ہیلو السلام علیکُم ہے ٹھیٖک چھُوا شُکُر شُکُر شُکُر کیٛاہ دٔلیل دۄدَس کیٛازِ کھٲلوٕ ریٹ کیٛازِ کھٔژٕس کھوٚشَش کھوٚت نا کٔہۍ چھِ آز کھوٚش بُہُرۍ آ نا گاو کٔژ کِلوٗ دِوان دۄد دَہ کِلوٗ دَہ کِلوٗ تُہۍ کوٚت چھِو نِوان آز دۄد نہ نِوان کوٚت چھُو مِشیٖن وٲلِس ہہ کِنہٕ گرٕ وٲلۍ سٕے چھُو دِوان سُہ کیٛاہ چھُ دِوان ریٹ پانٛژھ تٕرٛہ حِساب مۄکلاوہا رٔتی نہ اۭں اۭں اچھا ٹھیٖک گاسہٕ پاسہٕ تہِ چھُو تُہۍ ترٛاوان نہ کُس گاسہٕ یہِ چھا بٔرژھنٕے آسان کِنہٕ بدل کینٛہہ لَوٕ پَو

اچھا ٹھیٖک ٹھیٖک چھِ یہِ کٔژ پیٖنہٕ چھِ گٔمٕژ تُہُنٛز گاو اچھا دۄیِم بیٚیہِ یہِ کَتہِ اَنیوُ تۄہہِ اچھا ٹھیٖک ٹھیٖک ٹھیٖک اچھا اچھا بیٚیہِ کوٚت چھِو نِوان تُہۍ دۄد تُہۍ کٔمِس چھِو بیٚیہِ دِوان آ اچھا اچھا ٹھیٖک ٹھیٖک وۄنۍ کیٛازِ کھٲلوٕ تۄہہِ ریٹ اَتھ کٔرۍزِہَو کَم پَہم تھوڑا یے چھُ گژھان زیادٕ تُہۍ کٔرِو کٲم تُہۍ نِیِو سانہِ گاسہٕ تُہۍ دِیِو اَسہِ تھوڑا ریٹ کَم اَوا تۄہہِ چھُو غَلبہٕ وۄنۍ کٔرۍوُس کَم کینٛہہ تھوڑا بہت تہٕ أسۍ نِمو تیٚلہِ زٕ ترٛےٚ کِلوٗ نِمو أسۍ نہ رۄپَے کَتھ لگہِ تویتہِ کٔرۍہُس زٕ ترٛےٚ رۄپیہِ کٔرۍہُس کَم اۭں وۄنۍ کٔہۍ دِیِو مۄخصر ریٹ چھِ نہ زیادٕ پَہم اَتھ چھِ ریٹ زیادٕ پَہم پانٛژھ تٕرٛہ رۄپیہِ گوٚو زیادٕ پانٛژھ تٕرٛہ رۄپیہِ گوٚو زیادٕ ییٚتہِ چھِ مٕزدار اَٹھووُہ رۄپیہِ شَوبابَس نِش چلو وۄنۍ کٔرۍزیوس تٕرٛہ تہٕ ٹھیٖک چھا دۄد گژھِ آسُن صاف مَگر بیٚیہِ موٚٹہٕ دۄد توٚن گژھِ نہٕ آسُن کیٚنہہ آ آ نہ تَتھ ہٮ۪کَو نہٕ کِہیٖنۍ کٔرِتھ چلو وۄنۍ کٔرِو تُہۍ مَشورٕ تیٚلہِ کٔہۍ دِیِو تہٕ چھُ نہ ٹھیٖک تیٚلہِ کٔرۍزیو اَسہِ کالچٮ۪ن فون ریٹ کیٛاہ دِیِو تُہۍ

اۭں ترٛیش ویش چھِ چٮ۪وان یہِ اَصٕل پٲٹھۍ نا